ہنٛدوستانَس منٛز اَگر أسۍ وُچھو ہسپتال یہِ ٲسۍ یا میٚڈکٕل قٕصہٕ چھُ ہَسپتال چھِ ییٚتہِ ساروٕے منٛز بوٚڈ ہسپتال اَگر أسۍ وُچھو وُنٛکیٚس چھِ یِوان وَننہٕ سُہ گوٚو ایمٕز خاص کر ایمٕز دِلہِ یُس زَن ماننہٕ چھُ یِوان ساروٕے منٛز بوٚڈ ہسپتال تہٕ ییٚتہِ چھُ کیٛاہ چھِ اَتھ وَنان باقٕے پرٛایویٹ ہَسپتال چھِ چلان یا ڈِسٹِرٛک لیولہِ ہنٛدۍ ہَسپتال چھِ آسان سِٹیٹَس منٛز چھِ کیٚنٛہہ ہَسپتال زٕ ژور آسان ٹھیٖک یِم زَن کیٚپٹٕلَس منٛزٕے چھِ آسان اکثر تہٕ باقٕے چھِ یِم ڈِسٹِرٛک ہسپتال آسان سَب ڈِسٹِرٛک ہَسپتال آسان پرٛایمری ہیٚلٕتھ سیٚنٹَر آسان أمے آیہِ آسان اَتھ أمے آیہِ چھِ آسان ییٚتہِ یِم ٲں میٚڈِکٕل فیسَلٹی چھِ اَمے آیہِ باقٕے چھِ ڈاکٹر چھِ آسان پرٛایویٹ چھِ وُچھان ڈاکٹر کِلنِکَن پٮ۪ٹھ اور پرٛایویٹ ہَسپتال چھِ پرٛیٚتھ کُنہِ ڈِسٹِرٛکَس منٛز پرٛیٚتھ کُنہِ شہرَس منٛز پرٛیٚتھ کُنہِ سِٹیٹَس منٛز ہنٛدوستانَس منٛز تہٕ مگر اَگر وُچھُو یُس زَن صحتُک مسلہٕ چھُ اَتھ منٛز چھُ یُس زَن زیادٕ سفر چھِ گژھان یا ییٚمِس زَن زیادٕ مسلہٕ چھِ گژھان سُہ چھُ غریٖب کیٛازِ گورمیٚنٛٹ ہَسپتالَن منٛز چھِنہٕ ڈاکٹر سیٛود واتان سَنان اِنسانَس اصٕل پٲٹھۍ کِہیٖنۍ تہِ تہٕ پرٛایوٹَس منٛز چھُنہٕ اَکھ غریٖب اِنسان ہیٚکان پانَس علاج کَرٕنٲوِتھ کِہیٖنۍ تہِ وُجوٗہات چھِ گۄڈٔے اَکھ غریٖب اِنسان یُس زَن مُزوٗرۍ چھُ کران رۄپیَس ژور ہَتھ رۄپیَس پانٛژھ ہَتھ چھُ دۄہَس زینان تٔمِس چھُ پیٚوان فیٖسٕے یوت پرٛایویٹ ڈاکٹرَس رۄپیَس پانٛژھ ہَتھ ٲٹھ شیٚتھ بھَرٕنۍ گۄڈٔے چھُ اَگر زیادٕ کھۄتہٕ زیادٕ سُہ ہیٚکہِ یِہٲے دوا وُچھنٲیِتھ دوا اَنُن چھِ تِہنٛدِ خٲطرٕ مشکل آسان وۄنۍ اوس گژھان گورمیٚنٛٹ ہَسپتالَن پٮ۪ٹھ تَتہِ اَگر وۄنۍ ڈاکٹر سَنہِ ہا تہِ پتہٕ اَگر نیٚبرٕکٔنۍ اِنسان نیٚبَر چھُ نیران یُس زَنہٕ یِتھ کٕنۍ میٚڈِکٕل حِساب چھُ یُس زَن کٔمِسٹہٕ یا ڈرٛگسٹہٕ یا فارمیسی چھِ آسان تِمَن چھُنہٕ گورمیٚنٛٹ وقتہٕ وقتہٕ اِنَسپیٚکشَن کران وُچھہِ ہین کوالٹی دوٕہان وَوہان ہنٛز سُہ چھُنہٕ ییٚتہِ لَگہٕ ہار کیٚنٛہہ تَمہِ موجوٗب چھُ اَکھ اِنسان واریاہ زیادٕ ییٚتہِ کیٛاہ چھِ اَتھ وَنان سفر گَژھان اَگر باقِیَن مُلکَن منٛز وُچھو تہٕ تَتہِ چھِنہٕ یِم مسلہٕ کیٚنٛہہ وۄنۍ ٲسۍ ییٚتہِ یِمٔے گورمیٚنٛٹ ہَسپتال یوٚتَس اِنسان گژھہِ ہاو تَتہِ چھِ فیسلٹی آسہٕ مگر گرا چھِ وَنان وۄنۍ ییٚتہِ ہے مِشیٖن چھِ خراب تِمَن گرا چھِ آسان تِمَن باقٕے مسلہٕ تِم چھِنہٕ اَکھ سۄ ایٖماندٲری سان نَہ چھِ تَتہِ کانٛہہ کٲمٕے کران اور نہٕ چھِ پتہٕ تَتھ کانٛہہ سَننٕے پرٛایویٹ ہَسپتالَن منٛز ییٚتہِ نَس اصٕل پٲٹھۍ کٲم ٲسۍ کران یا ییٚتہِ نَس سنہِ ہان تَتیٚس چھُ اَکھ غریٖب مارٕ گژھان تِکیٛازِ تٔمِس چھَنہٕ روپیہِ دَہ آسان کیٚنٛہہ سُہ کَرٕنایہِ ہا پَننِس پانَس علاج یِتھ کٲٹھۍ چھِ زندگی متٲثر گٔمٕژ یِمو چیٖزَو سۭتۍ تہٕ نَتہٕ چھُ زیادٕ دارمَدار أکِس مُلکَس منٛز آسان یِمنٕے چیٖزَن پٮ۪ٹھ یا گورمیٚنٛٹ چھُ پَنُن بَجٹ چھُ آسان گورمِنٹَس زیادٕ کھۄتہٕ زیادٕ اَگر سُہ یِمَن چیٖزَن پٮ۪ٹھ خرچ کَرِہاو سُہ اوس لوٗکَن ہنٛدۍ بہبوٗدی خٲطرٕ تہٕ یہِ چھُ اَکھ سُہ ایٚسَنشَل ٲں اِنسان سٕنٛدۍ خٲطرٕ یہِ چھِ ایٚمَرجَنسی اَتھ منٛز چھِ ضُروٗری ٲں گورمِنٹَس یوٗت نہٕ تیٛوٗت بَجٹُک حصہٕ اَکھ گوٚھ ہاو گژھُن کُکُن صرف أتھۍ ٲں میٚڈِکٕل سِسٹَمَس منٛز ییٚتہِ اوس أکہِ کوٚوِڈ نایِنٹیٖن لوٗکھ ٲسۍ مَران کَمہِ آکسیٖجَن دادِ آکسیٖجَنٕے اوس نہٕ لوٗکَن مطلب ییٚتیٚن زَن ہنٛدوستان وَنان چھُ زِ بہٕ چھُس ترقی کران یا باقٕے چیٖز کَران تَتہِ نَس چھُ أمِس اَتھ چیٖزَس کُن تہِ خیال کَرُن زِ ییٚتہِ چھِ تِم تہِ لوٗکھ یِمَن نہٕ آکسیٖجَن مِلیٛو آکسیٖجَنٕکۍ وجہ سۭتۍ چھِ خلق مران یا موٗدۍ یا بیٚڈ ٲسۍ نہٕ میلان یُتھ اَکھ ٲں مشکل وقت وُچھنہٕ پَتہٕ پَزِ گورمِنٹَس ییٖژ نہٕ تیٖژ کوٗشِش کَرٕنۍ پَنُن یُس زَنہٕ یہِ ہیٚلٕتھ سِسٹَم چھُ ہیٚلٕتھ ڈِپارٹمیٚنٛٹ چھُ یہِ تھوڑا بڑھاوُن اَٹھ پٮ۪ٹھ زیادٕ تھوڑا دھیٛان دیٛن اَتھ پٮ۪ٹھ رۄپیہِ دَہ خرچ کَرنہِ اصٕل پٲٹھۍ تاکہِ لوٗکَن واتہِ تھوڑا سہوٗلیت اور یہِ گژھہِ بہتر ٲں کیٛاہ چھِ اَتھ وَنان یہِ ہیٚلٕتھ سِسٹَم ییٚتیٛک تہٕ یِتھٔے پٲٹھۍ چھِ باقٕے ہَسپتال زیادٕ زیادٕ کھولٕنۍ زیادٕ بیٚڈ بناوٕنۍ تَتہِ فیسَلٹیٖز تھاونہِ ایٚم آر آیۍ مِشیٖن تھاونہِ سی ٹی سِکین مِشیٖن تھاونہِ ایٚکٕسرے گژھہِ گژھُن یا اَگر کُنہِ ساتہٕ پرٛابلِم گژھہِ کُنہِ مِشیٖن کیٚنٛہہ گژھہِ تَتھ گژھیٚن ٹیٚکنِشَن آسٕنۍ ایٚوَلیبٕل یا ٹیسٹَن گوٚھ کم کھۄتہٕ کم ٹایِم لَگُن تِکیٛازِ اَکھ اِنسان ہیٚکہِ ہا ہاوٕنٲیِتھ تہٕ بیٚیہِ گۄژھ لَگ بھگ ہَسپتال آسُن پرٛیٚتھ کانٛسہِ اِنسان سٕنٛدِس تَتھ دٲریرَس منٛز یوٚتن اَکھ اِنسان ہیٚکہِ ہاو وٲتِتھ یُس زَن مشکل چھُ گژھان تِکیٛازِ اَکھ انسان یُس زَن دوٗر دراز علاقو پٮ۪ٹھ گۄڈٕنیٚتھٕے چھِ سُہ مشکل گژھان تٔمِس شہر یا باقٕے شٲیَن واتُن تِکیٛازِ تور واتَن واتانٕے چھُ تٔمِس پَنُن دۄہ یا زٕ دۄہ لَگَان تہٕ یا زنان موٚڈ چھُ وُنہِ تہِ چھِنہٕ زنان موٚڈ ہیٚکان یِمَن ہَسپتالَن منٛز پانہٕ کُن زُن گٔژھتھ کیٚنٛہہ وجہ چھِ واریاہ چاہے سُہ دوٗری ہُنٛد چھا باقٕے چھا یا زَنان مٔڈۍ سُنٛد سیفٹی ہُنٛد مسلہٕ چھا تَمہِ کھۄتہٕ اوس بہتر اَگر وُنٛکیٚن نزدیٖکھٕے آسہِ ہان ہیٚلٕتھ ٲں یِم سیٚنٹَر آسہِ ہان یِمَن منٛز آسہِ ہان فیسلٹیٖز زیادٕ دوٗر پیٚیہِ ہا نہٕ گژھُن کِہیٖنۍ یا ییٚتہِ چھُ خاص کر جموں کَشمیٖرَس منٛز اَگر کَشمیٖرٕچۍ کَتھ کَرو ییٚتہِ چھُ گاینو ہاسپٹَل اَگر أسۍ وُچھو سُہ چھُ ایٚل ڈی یوت لل دیٚدٕے یوت تَتہِ چھِ تِم تہِ پیشَنٹہٕ یِم زَن پتہٕ نیٚبرٕ کٕنۍ تہِ چھِ اَڑیٚن ٲں ڈیلوٕری گژھان یا پرٛیٚگنیٚنسی ہنٛدۍ مسلہٕ چھِ تِم آسان یِتھٔے پٲٹھۍ چھِ علاج بغٲرٕے مران یا بَچہٕ چھِ مران یا باقٕے چیٖز غرض ہیٚلٕتھ یُس زَن چھُ اَمہِ ہیٚلٕتھ ڈِپارٹمیٚنٛٹ چھُ یا ہیٚلٕتھ سِسٹَم چھُ أمِکۍ چھِ حالات خراب اَتھ پٮ۪ٹھ پَزِ گورمِنٹَس زیادٕ کھۄتہٕ زیادٕ توجہ دیٛن